اَگر بہٕ کَتھ کَرٕ زَنہِ ہٕنٛز اکھ زَنان موہنیو چھُ أکِس سماجَس خٲطرٕ واریاہ زیادٕ ضروٗری تہٕ أکِس گرَس خٲطرٕ چھِ زَنان موہنیو واریاہ زیادٕ اَہم تہٕ بُنیٲدی یۄس کٲم تہٕ بُنیٲدی گرٕ یۄس بَناوان چھِ سۄ چھِ اکھ زَنان موہنیو بَناوان اَگر یَتھ گاڑِ چھِ آسان ژور ٹٲر زٕ ٹٲر چھِ آسان مردٕ سٕنٛدۍ گرٕ پَکناؤنٕکۍ تہٕ زٕ ٹٲر چھِ آسان عورَت سٕنٛد تہٕ اَگربہٕ کَتھ کَرٕ زَنان موہنیو سُنٛد یُس کٲم کَرنُک کٲم کرنُک یا رول چھُ سُہ چھُ یِمو ؤرۍیو پٮ۪ٹھ تہٕ ؤرۍیو پٮ۪ٹھ چینٛج گژھان تہٕ سٲنِس ایرِہٕچ اَگر بہٕ کَتھ کَرٕ گۄڈٕ گۄڈٕ ٲس سٲنِس ایریاہَس منٛز سٲنِس یَتھ علاقَس منٛز ٲسۍ زَنان موہنِیَن گری تھاوان تہٕ گری ٲسِکھ دَپان تُہۍ رٔنِو بَتہٕ سیُن رٔنِو تہٕ گرِچہِ کامہِ کٔرِو تُہۍ تۄہہ چھُ نہٕ نیٚبَر گژھُن کیٚنٛہہ مَگر اَگر آز کَل وٕچھو آز کل چھٕ أکِس زَنان نَفرَس یا کوریٚن چھٕ دَپان تُہۍ پٔرو تُہۍ پٔکِو برۄنٛٹھ تُہۍ کٔرِو نوکری کٔرِو تُہۍ تہٕ تَمہِ سۭتۍ میلیے تمن اَلگ اکھ پہچان یِمن زَنان موہنِیَن تہٕ یِم چھِ آز کل یِم زَنان موہنیو چھِ سٲنِس علاقَس منٛز یِم چھِ واریاہَن تھدیٚن پوسٹَن پٮ۪ٹھ اَگر أسۍ کَتھ کَرو کے ایس آفسر چھِ أڑۍ زَنان موہنی یا واریاہَن شوبَن منٛز چھِ یِم ترقی کران پی ایچ ڈی سکالرس چھِ تہٕ واریاہَن شوبَن منٛز چھِ یِم پنُن پنٕنۍ کٲم کران تہٕ اَگر بہٕ زَنان موہنِیَن ہٕنٛز کَتھ کَرٕ یِمن کۄس کۄس مُشکِلات چھٕ یِوان گۄڑٕ کٮ۪ن گۄڈٕ گۄڈٕ ٲس یِمن یِوان مُشکِلات یِمن أسۍ گرِکۍ دَپان تُہۍ کٔرِو گری کٲم تُہۍ کرِو تٔہۍ لٔگِو نہٕ نیٚبرٕ کیٚنٛہہ تُہنٛز کٲم چھٕ گری تہٕ زانٛہہ یم موہنی چھٕ تِم کران نیبرِم کٲم تُہۍ کٔرِو گرِچ کٲم تہٕ بیٚیہِ ٲسۍ نہٕ یِمَن دِوان زیادٕ پَرنہٕ کیٚنٛہہ یِمن ٲسۍ دَوان یِمن ٲسۍ دَپان تُہۍ کٔرِو بہمہِ تانۍ پَتہٕ أسِکھ تَتھۍ سۭتۍ خانٛدر کران تہٕ گرٕچ زِمہٕ دٲری ٲسِک تراوان پٮ۪ٹھٕ پٮ۪ٹھٕ تہٕ مَردس ٲسۍ دَپان ژٕ کر سا نیٚبرٕ کٲم ژٕ کَماو سا تہ زَنان موہنوس ٲسۍ دَپان ژٕ کَر سا گرِ گرٕ سمبال سا ژٕ مَگر اَگر بہٕ آز کَلچ کَتھ کَرٕ آز کَل چھٕ واریاہ سونٛچ گٔمٕژ تَبدیٖل أکِس گرس منٛز یا أکِس سماجس منٛز چھٕ تبدیٖلی آمٕژ زَنان موہنوِس تہِ چھِ دَپان ژٕ تہِ کر سا کٲم یہِ ژےٚ خۄش کَری یِم ژےٚ خاب چھِ تِم کر سا ژٕ پوٗرٕ اگر ژےٚ پَرُن چھُیہِ بروٚنٛٹۃ کُن ژٕ پَر سا تہٕ ژٕ کر سا پَنُن ناو تہِ روشُن تَتھ سۭتۍ کر ژٕ پَنٕنٮ۪ن گرِکٮ۪ن ہُنٛد ناو تہِ روشن